السلام علیکُم فِشِنٛگ چھِ اَسہِ گژھان واریاہ خۄش أسۍ چھِ گژھان فِشِنٛگ کَرنہِ پانٛژھ شےٚ گژھان صُبحٲے نیران سُلہِ بَس گژھان ٲسۍ دٔریابَس پٮ۪ٹھ أسۍ گاڈٕ رَٹنہِ تِکیٛازِ اَسہِ چھِ آسان روزگار اَمی أتھۍ پٮ۪ٹھٕے روزگار آسان أسۍ چھِ نیران پَتہٕ پاں ہَمساے زٕ ژور نیران پَتہٕ یوٚتَتھ تہٕ سٔمِتھ تہٕ بَس نیران ٲسۍ گاڈٕ رَٹنہِ دٔریابَس پٮ۪ٹھ تہٕ بَس پَتہٕ چھِ أسۍ کَران کٲم بَس پَتہٕ چھِ أسۍ نیران صُبحٲے سُلہِ تہٕ چھِ أسۍ نیران زٕ ژور پانٛژھ نَفر تہٕ گژھان چھِ أسۍ فِشِنٛگ کَرنہِ تہٕ بَس پَتہٕ چھِ أسۍ اَنان کَران فِشِنٛگ نیران صُبحٲے بانٛگہِ وِزِ تہٕ بَس یِوان دَہ کَہہ بَجے تور واپَس رَٹان فِشِنٛگ تہٕ بَس پَتہٕ یِوان تورٕ تہٕ پَتہٕ چھِ أسۍ کَران کٲم بَس پَتہٕ چھِ أسۍ گژھان پان پانَس سٲری تہٕ تُلان فِشِنٛگ نیران بایکو پیٚٹھۍ بَس پَتہٕ گژھان أکِس أکِس جایہِ اَکھ گژھان أکِس جایہِ بیٛاکھ گژھان بیٚیہِ کِس جایہِ کٔنٛنے تہٕ کَران پَنُن روزگار پاوان رۄپیہِ ساس پَنٛداہ شَتھ پاوان دۄہَس تہٕ کَران محنت تہٕ کَران گُزار تہٕ اَنان تِکیٛازِ تہٕ أسۍ چھِ تٔتھۍ پٮ۪ٹھٕے کَران روزگار تہٕ بَس نیران صُبحٲے تہِ شامَس چھِ پَتہٕ یِوان أسۍ